یُس ساروٕے کھۄتہٕ زیادٕ اکھ بوٚڈ چلینج چھ ییٚمہِ ساتہٕ أسۍ ٹریکنگ کرنہِ گژھان چھِ سُہ گوٚو یہِ زِ سُہ چھُ آسان ٹریکنگ منٛز چھُ اِنسانس خٲلی آسان پایدٕلۍ پکُن اور یہِ چھُ اَکھ بوٚڈ چیلنج آسان سُہ ٹریکنگ چُھ آسان واریاہ زیادٕ دوٗر سو دوٗر آسنہٕ سۭتۍ سۭتۍ چھُ یہِ اِنسانس واریاہ زیادٕ تھکاوٹ آسَان اور تھکاوٹ سۭتۍ چھُ اِنسان ہیٚکَان سُہ سفر کمپلیٖٹ کٔرِتھ کینٛہہ اور سُہ س ہ سفر کمپلیٖٹ اگر نہٕ سپدِ تیٚلہِ سپدِ نہٕ سٲنۍ ٹریکنگ برابر فُلفِل کینٛہہ اِسلیے اَسہِ پَزن ییٚمہِ ساتن ٹریکنگ پزِ نیرُن اَسہِ پزِ بڑٕ سازو سامان سورُے ہیٚتھ ٹریکنگ گژھُن اَسہِ پکیٚن اسہِ پَزن ٹریکنگ ہٕنٛدۍ یِم روٗلٕز چھِ تِم پَزن اَسہِ گۄڈنٮ۪تھ وٕچھِنۍ اور تمہِ پتہٕ پزِ اَسہِ ٹریکنگ گژھُن اَسہِ پزن ٹریکنگ ہِٕنٛدۍ چیٖز مثال اَسہِ چھِ سِٹِک لگان ضروٗرت اَسہِ چھِ لگن شوٗ یم بوٗٹ آسَن تِم گژھن اَسہِ ٹریکنگ بوٗٹٕس اَسہِ آسٕنۍ اور پلو گژھن تمٕے آسٕنۍ اور پیک تہِ گژھِ تمٕے آسٕنۍ بیگ تہِ گژھِ تمے آسُن ٹیٚنٹ گژھن آسٕنۍ واٹرپروٗف اگر اَسہِ کُنہِ ساتہٕ تہِ پیٚیہِ ٹینٹ کُنہِ جاے دنۍ اور سُہ گژھِ آسُن واٹرپروٗف اَتھ منٛز چھِ یوان چیلیٚنجس یتھ پٲٹھۍ زِ ییٚمہِ ساتہٕ أسۍ ٹریکنگ چھِ کران یہِ چھِ آسان تِمن جایٚن گژھُن یِم جایٚن موسِم چھِ ہیٚکن کُنہٕ تہِ ساتہٕ بِگڑِتھ اور اَسہِ چھُ پَننہِ جاے ریڈی روزُن تمہِ آیہِ زِ اگر کُنہِ ساتہٕ موسِم تہِ بِگڑِ یا کینٛہہ حالت گژھن خراب اَسہِ گژھِ تہِ اَسہِ پزِ تِمن حالاتن ہُند سامنہٕ کرُن اور اَسہِ پَزِ پننِس دٮ۪ماغس کٲم ہٮ۪نۍ اور اسہِ پزِ نہٕ اگر کُنہِ ساتہٕ تہِ کینٛہہ پرابلم گژھِ اتھ ٹریکنگ دوران اَسہِ پزِ نہٕ اسہِ پزِ نہٕ جلٕدبٲزی کرٕنۍ کینٛہہ اَسہِ پزِ دٮ۪ماغس شانتی سان کٲم ہٮ۪نۍ اور اَسہِ پزِ یۄس اَسہِ پرابلم گژھِ تَتھ پزِ اَسہِ تمہِ ساتہٕ کیاہ کانٛہہ رُت سولوشن ژھانڈُن اور اَسہِ پَزِ اسہِ پزِ نہٕ گبراہٹ پانٛس منٛز کرٕنۍ کینٛہہ تہٕ اَسہِ اگر اگر اَسہِ مطلب مثال میانہِ پٲٹھۍ میانہِ سبب یہِ چیٖز وَنو زِ اگر أسۍ وَنو أسۍ کتھ منٛز کرو یِم چیٖز بدلاوو أسۍ أسۍ بَدلاوو یِتھ پٲٹھۍ زِ اَسہِ گژھِ پراپرلی یُس تہِ ٹریکنگ کرنہِ گژھِ کُنہِ جاے تٔمِس گژھِ پراپر گایڈ آسُن یُس زانہِ ٹریکنگ چیٖز کیاہ گٔے اور ٹریکنگ کپٲرۍ چھِ کرٕنۍ کِتھ پٲٹھۍ چھِ کرٕنۍ کمہِ کتھ وقتس منٛز چھُ کرُن کمہِ ساتہٕ چھُ نیرُن کمہِ ساتہٕ چھُنہٕ نیرُن اَمہِ خٲطرٕ گژھِ اسہِ آسُن اکھ گایڈ یُس یِم چیٖز زانان آسہِ اور ییٚمِس اَصٕل وَتھ وَنہِ آسہِ کپٲرۍ چھُ گژھُن کیاہ چھُ گژھُن تمہِ خٲطرٕ گژھِ سُہ گایڈ تٔمِس گژھِ پوٗرٕ پَتہ آسٕنۍ اور سُہ گژھِ نہٕ آسُن یہِ کینٛہہ زِ ہنگتہٕ منٛگس پیٚٹھ نیرِ اِنسان پتہٕ آسہِ نہٕ پیی مےٚ کوٚت چھُ گژھُن کیاہ چھُ گژھُن تہٕ سُہ گژھِ سُہ نفر آسُن ییٚمس پوٗرٕ پَتہ آسہِ یُس گوٚمُت آسہِ تِمن جایٚن نِش تہٕ ییٚمِس پوٗرٕ وَتھ آسہِ وۄنہِ اور سُہ گژھِ سُے نفر آسُن اور بیٚیہِ گژھن بیٚیہِ گژھِ اَسہِ کرٕنۍ کٲم ییٚمہِ ساتہٕ اَسہِ ٹریکنگ آسہِ گژھُن اَسہِ پزِ گژھُن اَکھ گرُپ تاکہِ سِنگل نفر ہیٚکہِ نہٕ ٹریکنگ کٔرِتھ کینٛہہ تِکیازِ نیچرل کٕلامیٹیٖز نیچرل ڈزاسٹٲرٕس یعنے کہِ یِم چھِ اِنسانس سۭتۍ سۭتۍ پرابلمٕز چھِ انسانس سۭتۍ سۭتۍ اور اَسہِ پزِ پرابلمٕز ہٮ۪کو أسۍ تیٚلے سولو کٔرِتھ ییٚلہِ اَسہِ بوٚڈ بارٕ گرُپ آسہِ أسۍ کرو پانہٕ ؤنۍ مدتھ اور ییٚلہِ أسۍ مدتھ کرو اَسہِ ہٮ۪کہِ نہٕ کانٛہہ پرابلم گٔژھِتھ ییٚلہِ أسۍ ٹریکنگ کرو اور بوٚڈ گرُپ گژھِ پزِ گژھُن اور بیٚیہِ گژھِ پانہٕ ؤنۍ روزُن اِنسان کیاہ اِنسانس گژھِ کوآڈنیشن روزٕنۍ یعنے کہِ پانہٕ ؤنۍ گژھن رٔلِتھ روزٕنۍ اگر أسۍ ٹریکنگ گژھو پانہٕ ؤنۍ گژھن تِمے گژھن نفر آسٕنۍ رٔلِتھ تِم گژھن نہٕ ہور یور گژھٕنۍ کینٛہہ تکیازِ تمہِ سۭتۍ چھِ ہٮ۪کان انسانس پراپلم گٔژھِتھ اگر أسۍ الگ الگ گٔے اور اور یہوے چھُ اَکھ بوٚڈ چیٖز زِ یۄس یہِ ٹریکنگ چھِ یہِ چھِ یہِ چھِ گژھان فیل اگر ییٚلہِ أسۍ گرُپ آسو پتہٕ اگر آسہِ کٲنٛسہِ أکِس نفرس سۭتۍ پراپلم گژھِ اَسہِ پَزِ نہٕ سُہ اکیلا ترٛاوُن کینٛہہ اَسہِ پزِ تٔمِس تَتھ تتھ ٹایمس منٛز مدتھ کرُن اور سُہ سُھ پزِ اَسہِ تمہِ پرابلم نیش نٮ۪بر کڑُن اور ییٚمہِ ساتہٕ أسۍ سُہ پرابلم نِش نٮ۪بر کڑٕہوٚن سۄے چھِ اَکھ رِژٕ ٹریکنگ یِوان ماننہٕ اور ٹریکنگ چھُ ٹریکنگ گژھِ کرٕنۍ امہِ سۭتۍ چھُ اِنسان نٔے نٔے چیٖز وٕچھان انسان چھُ اِنسانس چھُ سکوٗن مِلان یُس پریشٲنی چھےٚ آسان سۄ چھِ دوٗر گژھان تِہ بیٚیہِ چھ یہوے یہوے چیٖز چیٖز چھُ اتھ منٛز چیلنجنگ یوان سُہ گوٚو اتھ چھُ اِنسانس چھُ پٮ۪وان پایدل پکُن اور یہِ ٹریکنگ چھےٚ تِمن جایٚن آسن ییٚتٮ۪ن موسِم ہیٚکہِ کُنہِ تہِ ساتہٕ بگڑِتھ اور بِگڑِتھ ہیٚکہِ کُنہِ تہِ ساتہٕ تَتھ چھُنہٕ آسن گبرانٕچ کوٗشِش کرٕنۍ ٹوٹلی نہٕ کِہیٖنۍ بڑٕ صبر توٚحمُل سان چھےٚ آسان کٲم ہٮ۪نۍ اور سۄ کٲم چھےٚ آسان انجام دِنۍ باقٕے شُک